أسۍ ہَسا ٲسۍ بہٕ اوسُس اَکہِ دۄہ بِہِتھ گَرِ أتی نیٚبرٕ کَنی اوسُس بہٕ دُکانَس پٮ۪ٹھ بِہِتھ اَپٲرۍ آے اکھ ٹوٗرِسٹ گٲڑۍ بہٕ وَنہٕ تۄہہِ پَنٕنۍ کتھ اَپٲرۍ آیہ سُہ ٹوٗرسٹ گٲڑۍ تہٕ کھوٚتُس بہٕ یہِ تہٕ وۄنۍ ٲسۍ أسۍ تٔتی تِم ٲسۍ اَسہِ سۭتۍ کَران لٲج تمو کَتھاہ وَتھاہ کَرٕنۍ دوٚپُکھ یہِ تُہۍ یِیِو اسہِ سۭتۍ کٔرِو چَرکھہ ہوٚت تام تِم ٲسۍ شاید ییٚتی بِہِتھ ڈیرَس اسہِ کٔر کٲم تہٕ أسۍ کھٔتۍ لٔڑکہٕ زٕ تہٕ گٔے أسۍ تِمنٕے سۭتۍ دوٚپُکھ مانَسبَل تام گَژھو أسۍ سُہ چھُ اَسہِ ییٚتی نزدیٖکٕے جاے اکھ پنٛنہِ جایہِ تہٕ اَسہِ کٔر کٲم أسۍ ؤتھۍ تہٕ کھٔتۍ یُتھُے أسۍ تور گٔے اَسہِ دوٚپ أسۍ تہِ وٕچھو آز یِم کَمہِ آے چھِ پَنُن یہِ دۄہ گُزاران یا چَرکھ چھِ کَران کُنہِ جایہِ تِمو نی أسۍ بس کھٔتۍ أسۍ تِمن سۭتۍ تِمو کھٲلۍ أسۍ بالَس پٮ۪ٹھ اسہِ چھُنہٕ بہٕ چھُس تور گوٚمُت مانسبل دہ وُہہِ لَٹہِ آسہٕ بہٕ گوٚمُت مگر یَپٲرۍ بہٕ تِمو کھولہَس تور تور چھُ آسہٕ نہٕ بہٕ زانٛہہ گوٚمُت سُہ وُچھ مےٚ گۄڈنِچ لَٹہِ سُہ جاے تَپٲرۍ سُہ اوس نہٕ مَطلَب یِم چھِ آسان یِم ٹوٗرس ٹوٗرِسٹ چھِ یِوان یِم چھِ واریاہ مَزٕ تُلان ییٚتہِ بیٚیہِ چھِ یِم نَیہِ نَیہِ جایہِ وٕچھان تہٕ واریاہ مَزٕ آو اَسہِ تہِ تِمن سۭتۍ